دہن تہٕ دہن لچھن درمیان چھ واریاہ نمبر یِوان وۄنۍ ونو بہٕ تِمو منٛز پانٛژھ نمبر کاہہ ساس لچھ ژور لچھ نَو لچھ